أسۍ چھِ کِرٛہِنۍ زٔمیٖن پسنٛد کران پنٕنۍ کُلۍ وۄپداونہٕ خٲطرٕ أسۍ چھِ کھاد کُلٮ۪ن ترٛاوان یا زٔمیٖنَس منٛز ترٛاوان کھاد چھِ اَسہِ ڈَے آسان یوٗریا آسان تہٕ پوٚٹاش آسان بیٚیہِ چھِ آزٕ نَیہِ کھادٕ تہِ یِم مارکٮ۪ٹَس منٛز اٮ۪وٮ۪لیبٕل چھِ تِم تہِ چھِ ترٛاوان یِمو منٛز کیلِبور چھُ بہتریٖن کھاد یِوان مانٛنہٕ تمۍ سۭتۍ چھِ فصٕل واریاہ اَصٕل سَپدان